اسلام علیکُم اوقاف صٔدر صٲب جناب ٹھیٖک چھِو شُکر رۅبس کُن چھا حظ خیریتھٕے گرٕ بار چھا حظ ٹھیٖک اَہن حظ آ سُے پرٛزٕنٲوِوٕ خبر سون نمبر کِتھٕ پأٹھۍ چھُو حظ سیو تھوٚومُت حظ اسا چلو ٹھیٖک بییٚہِ چھُو حظ ٹھیٖک اَسہِ ؤنۍتَو اَسہِ ٲس یہِ مسلہٕ رژھا اَکھ حظ اَسہِ حظ چھِ مسجدِ شریٖفُک دوٚیِمِس پورس دپیٛاو اَسہِ یہِ پلسترُک حظ اَہن حظ وۄنۍ اَتھ دِژٲے نا اوٗترٕ تِمو نفرو أکیٛو دۅیو تِمو دوٚپ أکۍ دوٚپ بہٕ دِمہٕ ہسا سیٚکھ بیٚیہِ سیٖمنٹ حظ وۄنۍ چھ اَسہِ کمٕے یِم پلستر وٲلۍ چھِ اَسہِ پرٕ حظ تہٕ بس یہَے خرچاتھ چھِ اَسہِ اَتھ منٛز حظ یِوان وُنہِ ٲسۍ اَسہِ نفر جورا اوٗترٕ یِمو دپیٛاو وۄنۍ کرو میٖٹِنگ اوقاف صٔدر یِیہِ اور نیٚبرٕ حظ سُہ تہٕ پتہٕ کرو میٖٹنِگ اَہن حظ تہٕ بیٚیہِ چھُو تۄہہِ پَے حظ زِ یہِ یِم غریٖب کیٚنٛہہ گرٕ چھ اَسہِ یتھ گامس منٛز حظ تہٕ اَسہِ دوٚپ راشنہٕ موٗجوٗب دِمو یِمن یہِ بیت المالس سامان چھُنہٕ حظ اَسہِ سُہ توٚمل ووٚمُل اَہن حظ اَسہِ دوٚپ اَہن حظ آ اَسہِ دوٚپ سُے بٲگراوو یِمن کیٚنٛہہ خبر راشن آسہِ کھا نہَ آسہِ کھا اَمی اَسہِ دوٚپ وۄنۍ دوٚپ یِمو اَتہِ حظ یہِ گۄڈٕ کرو اوقاف صٔدرسٕے فون أمِس دپو ژٕ کیٛاہ چھُکھ اَتھ مُتعلِق ونان اَہن حظ تۄہِہِ تۅہہِ کٔژ دۄہ لگنو اَز گرٕ تام اسا ٹھیٖک حظ تہٕ چلو تُہۍ وٲتِو دۅن دۄہن تام تہٕ پتہٕ کرو أسۍ یِکوٹے رٔلِتھ وۅنۍ ڈِسٹرٛبیٛوٗٹ پانے پننہِ اَتھے دِیٖہوٗکھ سُہ گژھِ بڈٕ بہتر اَہن حظ ییٚلہِ تُہۍ پنٕنہِ اَتھٕ دِیہوٗکھ سُہ روزِ بڈٕ بہتر اَہن حظ آ سۅے چھِ سوٚنٛبراوان تَتھ چھُ پنُن نفر لٔگِتھ حظ آ سُہ علی محمد علی محمد کھٲنٛڈن ہُنٛد آ سُہ تہِ چھُ سوٚنٛبراوان حظ سُہ تہِ چھُ سوٚنٛبراوان بیٚیہِ اَسہِ أسۍ یِم اِشا اللہ تُہۍ وٲتِو اورٕ حظ بیٚیہِ چھِ اَسہِ یِم یہِ محمد شعبان کھانٛڈے علی محمد کھانٛڈے حظ یِم تہِ أسۍ کیٚنٛہہ دِوان أکۍسٕے اَہَن حظ یِمنے یِم ٲسۍ دپان اَسہِ کرنٲوۍتو نکاح کُنہِ جایہِ چلو سر اگر اورے کُنہِ جایہِ وُچھوٕ تہٕ تٲرۍزیٚوکھ پانس سۭتی حظ